کٲشِر زَبانہِ چھُ یِمن ؤرین واریاہ زیادٕ اِوالو گٔمٕژ تہٕ یِمَن ؤرین چھِ اَتھ واریاہ زیادٕ یِم چھِ یِم واریاہ زیادٕ بدلاو آمٕتۍ یِتھ کَنۍ گۄڈٕ ٲسۍ نہٕ کانہہ اِنگلِش واڑ اَنگریٖز واڑ اَتھ منٛز اِٮستعمال گژھان کیٚنٛہہ مَگر وۄنۍ چھِ اَتھ منٛز انگریٖزی تہِ اِستعمال گژھان تہٕ بیٚیہِ ٲسۍ نہٕ واریاہ واریاہ یِم واڑ اِستعمال گژھان اَتھ منٛز کیٚنٛہہ تہٕ مَگر وۄنۍ چھِ گژھان یُس تہٕ آز چھِ توَے یہِ بدلیٚمٕژ توَے چھ یہِ